ہیٚلو اسلام علیکُم ٹھیٖک چھُو حظ اَہن حظ ٹھیٖک پأٹھۍ تُہۍ چھُو حظ ٹھیٖک اَہن حظ اصٕل پأٹھۍ اَہن حظ اَہن حظ أسۍ چھ پیراڈایز بُک شاپ حظ اَہن حظ ٹھیٖک پأٹھۍ تُہۍ چھُو حظ ٹھیٖک بیٚیہِ کٔرۍتَو حُکُم کیٛاہ اوس ضرَوٗرت اَہن حظ ؤنِو حظ کۅس کۅس کۅس بُک چھَو حظ تۄہہِ ضروٗرت اِنڈین ہِسٹری آ بنہِ آ پُلٹِکل تہِ بَنہِ پُلٹِکل بنہِ این سی آر ٹی پُلٹِکل حظ بنہِ ریفرنس تہِ تٔمِچ کاپی تہِ بنَن بیٚیہِ ہیٚکو أسۍ ڈِسکاونٛٹ تہِ اصٕل پأٹھۍ حظ دِتھ یِمن گژھِ اگر این سی آر ٹی تُہۍ نِیو أسۍ ہیٚکو ٹیَن پٔرسنٹ ڈِسکاونٛٹ تۄہہِ دِتھ اگر تُہۍ کاپی نِیوٗ تِمن تہِ گژھِ ٹُوویل پٔرسنٹ ڈِسکاونٛٹ ہیٚکو أسۍ تِمن دِتھ بیٚیہِ حظ یُس یُس تُہۍ بُک یِمہِ حِسابہٕ تُہۍ نِیِو تَتھ چھُ تَمہِ حِسابہٕ بُک ڈِسکاونٛٹ حظ لگان اَہَن حظ اَہن سا ؤنِو حظ تُہۍ کۅس کۅس بُک آ بُک بنَن سٲریٚے یِم تہِ بنَن سِٹیشنٔری تہِ بنہِ حظ سأرٕے ییٚتہِ یُس تۅہہِ یُس تۅہہِ یِم آ ہاے لایٹر تہِ بنہِ یُس یُس ایٹم لگوٕ سُہ سُہ بنہِ حظ سپوٹس ایٹم تہِ اگر تھٲوِی سپورٹس اَٹیم تہِ بنَن اَہن حظ انڈین پالٹی گژھِ تَتھ چھِ حظ اکھ سکینٛڈ حظ تتھ چھُ یوٗتاہ سُہ بنہِ تۄہہِ نو شتھ یہِ حظ بنہِ تۄہہِ سیوَن ہنڈرڈ فِفٹی پیٚوٕ تۅہہِ انڈین پالٹی حظ لکشمی کانت اَہن حظ انڈین جیوگرٛافی ٹھیٖک اکھ سکینٛڈ حظ امیُک پرنٹ چھُ ایٚٹ ہنڈرڈ یہِ بنہِ تۄہہِ لگ بھگ فِفٹی ترٛی ہنڈرڈ فِفٹی حظ

سورُے بنہِ حظ سکیچ پیٚن تہِ بنَن حظ پینسل تہِ بنَن حظ اَدٕ حظ کیٚنٛہہ چھُنہٕ پرواے حظ سر او کے او کے سر